آ اسلامُ علیکم الحَمدُالِلّہ ٹھیٖک تُہُۍ چِھو حظ ٹھیٖک تُہُۍ چھِو حظ یہٕ ہوٹَل میٚنیٚجر تۄہہِ چھُو حظ ییٚتہِ روٗم کانٛہہ خٲلی اسہِ ٲسۍ روٗم اَکھ زٕ بُک کَرٕنۍ اسہِ حظ چھُ پَگاہ شامَن چھِ اسہِ ضروٗرَت پگاہ رات خٲطرٕ تہٕ بیٚیہِ وٕچھو پتہٕ کٲلۍکٮ۪تھ ہیٚکوٕ سِٹے کٔرِتھ نہ کَروا تہٕ پگہہ دۄہ پگہہ یِمو أسۍ شامَن لگ بگ تہٕ پگہہ آسیٚہ اسہِ روٗم کانٛہہ خٲلی تُہُۍ چھِو حظ یہٕ روٗمَس چھِوا تُہُۍ پے کران کِنۍ روٗمَس چھ آسان پے کَرُن کِن گٮ۪سٹہٕ حِساب چھُ تُہُۍ ہیٚوان پونٛسہٕ روٗم چھِ اسہِ زٕ ضروٗرَت نہ حٲز أسۍ وٕچھو تۄہہِ آ آ ٹھیٖک خاص کَر چھُ آز گَرٕم گَرمہٕ موٗجوٗب چھُ اسہِ یہٕ ضروٗرت اے سی ویے سی یُک گَژھِ آسٕنۍ یہٕ اَصٕل پٲٹھۍ فیسَلٹی تہٕ بیٚیہِ یہٕ وٕنِو تُہُۍ اِلیکٹِرٛسٹی ہُنٛد کیاہ چھُ اَتہِ مطلب ٹھیٖک ٹھاک چھا سورُے اتہِ مَہ چھُ پاوَر واوَر کَنیکشَن یہٕ ٹھیٖک بیٚیہِ چھُ یہِ وٮ۪ٹِلیشَن وَغیرَہ کٚینٛہہ چھا اَتہِ حِساب اَصٕل کِن ٹھیٖک أتی أتی حظ اتپِ چھا تمِچ کینٛہہ کھیٚن چیٚنٕچ فیٚسلٹِیٖا چھا کانٛہہ

نہٕ حظ نہ کھیٚن چیٚن چھُنہٕ اسہِ پَنُن کِہیٖنۍ تہٕ اگر تۄہہِ اتہِ چھِو فیسلٹی کھٮ۪ن چٮ۪نٕچ تہٕ کھٮ۪ن چٮ۪ن چھُ لگ بگ تُہُنٛدُے آ أسۍ چھِ پُویِنٛٹ وُویِنٛٹ سورُے ٹھیٖک آ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک یہٕ تہِ اِلیکٹِرِسِٹی بِل وِل سورُے کیٚنٛہہ چھُ أتھۍ منٛز اِنکٕلوٗڈ

آ ٹھیٖک بیٚیہِ ؤنِو حظ یہٕ واشروٗم پاشروٗم چھُ حٲز ایٹیٚچ واشروٗم چھ اتہِ کِنہٕ سُہ چھُ کامَن اسہِ دوٚنوٕنی

آ ٹھیٖک حظ چھُ پَگاہ شام پگاہ شامَن چھُ اسہِ بُک کَرٕنۍ یِم یہِ روٗم ٹھیٖک حظ چھُ یہٕ بیٚیہِ چھُ حظ اسہِ کیٚنٛہہ ویرفِکیشنہٕ خٲطرٕ چھَ بیٚیہِ کینٛہہ یہِ کَرُن اسہِ آدھار وَرٲے خٲلی آدھارٕے یوت چَلو ٹھیٖک حظ چھُ أسۍ حظ آسٕو ژوٚر نفر تہٕ پگہہ شامَن چھُ اسہِ لگ بگ یِم ضروٗرَت روٗم ادٕ ٹھیٖک حظ چھُ ایٚڈوانٕس چھ حٲز پیمٮ۪نٛٹ کَرُن کینٛہہ کِنہٕ نہ چلو ٹھیٖک چھُ پگاہ شامَن حظ یِمو أسۍ ٹھیٖک چھ اد حظ چلو اد کیاہ سلام علیکُم